یُس ہَسا أسۍ آب اگر أسۍ آنو اورٕ کُنہِ کریٚلہِ پٮ۪ٹھ پَتہٕ یِتھے أسۍ گَرٕ واتناوو سُہ تَتھ مَنٛز ہَسا ہیکَن کیٚنٛہہ سیکہِ فٔلۍ ٲسِتھ لۄکٕٹۍ لۄکٕٹۍ پیبٕلز ٲسِتھ تَتھ ہَسا ہیکو أسۍ چھٲنۍ کٔرِتھ ییٚمہِ سۭتۍ اَسہِ سُہ آب آسہِ سُہ ہَسا ہیکو أسۍ کُنہِ ٹینکی مَنٛز ترٲیِتھ پَتہٕ ہَسا تھاوو أسۍ دۄہَس کھَنڈَس سُہ تَتھ ٹیٚنکی مَنٛز رٮ۪سٹَس تِکیازِ اگر ہَسا تَتھ مَنٛز کیٚنٛہہ مِیٚژ آسہِ کیٚنٛہہ آسہِ سُہ ہَسا گَژھہِ بۄن سیٚٹٕل ڈاوُن تَمہِ سۭتۍ ہَسا یُس یہِ پٮ۪ٹھہٕ روزِ آب سُہ آب کَڑو أسۍ نٮ۪بَر بَرو بیٚکِس ٹینکی مَنٛز اَگر ہَسا تَتھ مَنٛز آسَن کیٚنٛہہ مایکروبٕس وایکروبٕس تَتھ ہَسا ہیکو أسۍ کٕلوریٖن ٹیٚبلِٹٕس ترٲیِتھ ییمہِ سۭتۍ تِم مَیکروبٕس گَژھَن صاف پَتہٕ ہَسا ہیکو أسۍ سُہ آب یوز کٔرِتھ یا کانہہ یا ہیکو أسۍ سُہ آب گرٮ۪کنٲیِتھ پَتہٕ ہیکو وٕ وٕشنٲیِتھ چَتھ تَمہِ سۭتۍ ہَسا چھِ آب تَمہِ سۭتۍ تہِ ہَسا ہیکو أسۍ سُہ تریٚش أسۍ یوز کٔرِتھ ببیٚہِ ہَسا ہیکو أسۍ

یا أسۍ ہَسا ہیکو یُس اَسہِ ٹینکی آسہِ تَتھ ہَسا ہیکو أسۍ پٮ۪ٹھہٕ ٹھانڈ تھوٛد تُلِتھ یُس ہَسا سَن لایِٹ تَتھ پییٚہِ سیودے تَمہِ سۭتۍ تہِ ہَسا ہیکہِ سُہ یِم تَتھ مَنٛز تِم کیٚمۍ آسَن یِم نہٕ تٮ۪مپریچرَس ہیکَن دٔرِتھ کیٚنٛہہ تِم ہَسا ہیکَن تَمہِ سۭتۍ مٔرِتھ